اسلام علیکُم تُہۍ چھِو ڈاکٹَر صٲب سَر أسۍ چھِ پیشیٚنٛٹہٕ اسہ اوس اوترٕ یِتھٕ کٔنۍ دَنٛدَس دَگ أسۍ گٔییہِ تُہُنٛدِس کٕلنِکَس پیٚٹھ اَسہِ کھیٚیٛاو دَوا تہِ مگر وُنہِ گٔے نہٕ فرٕق کیٚنٛہہ اسہِ ؤنۍتَو کیٛاہ دٔلیٖل نہ نہ نہ دَنٛدَس اوس دَنٛدَس اوس اوترٕ تھوڑا فِلِنٛگ کٔرمٕژ بیٚیہِ تہِ ٲس تَتھ دَگ حظ یہِ چھُ گوٚمُت تھوڑا زیادَے پَہَم ؤنۍ کھیٚیہِ اسہِ ٹایِمَس پیٚٹھ سُہ کوٚر اسہِ پوٗرٕ سُہ کو کورُس دِژیوٚو تۅہہِ وۅنۍ مۅکلیوو نہٕ اسہِ مۅکلیوو اسہِ سُہ دَوا کھیٚتھ مگر فرٕق گٔے نہٕ کہیٖنٛۍ اسہِ ٲس بۅنۍمِس دَنٛدَس تہٕ پٔتۍ کِنۍ أڈمہِ سایِڈٕ

آ سُہ حظ کھیٚیٛاو سورُے تہٕ زیٖروڈل ویٖروڈل سٲرِی کھیٚیہِ دوا مگر کیٚنٛہہ فرقاہ وَرقاہ گٔے نہٕ کیٚنٛہہ تِیٛوٗت تہِ چھُنہٕ مےٚ جِگرٕ کیٚنٛہہ اَدٕ حظ اچھا یہِ ؤنۍتَو اچھا یہِ ؤنۍتَو اَسہِ نہ نہ نہ سُہ چھُ باقٕے ٹھیٖک فِلِنٛگ وِلِنٛگ چھِ ٹھیٖک مےٚ ؤنۍتَو تُہۍ دوا مےٚ باسان بَدلاوہوٚس أسۍ کَرہوٚس چینٛجٕے فِلحال اَکھ کورُس پَتہٕ وُچھو تَمہِ پَتہٕ اگر باسیٚوو تہٕ گوٚو ٹھیٖک اگر نہٕ تہٕ تیٚلہِ ژھٕنوو یہِ کٔڈۍتھٕے دَنٛدٕے بٔلۍ پَریشٲنی تھاوٕنۍ اَتھ منٛز تۅہہِ اوسوٕ یِہےَ تھوٚمُت یہِ اِنفیٚکشینُک تہٕ بیٚیہِ اوسوٕ دَگہِ ہُنٛد یٖی چھُ شایَد وۅنۍ کَتہِ چھِ ییٖژ بَرٲنی آ اسہِ اوس یہِ پیٚوان کھیٚون کالَس بَتَس کٮیٚتھ پیٚٹھ تہٕ بیٚیہِ اوس بیٛاکھ ما کٲلَس کالس اوس پیٚوان کھیٚون یہِ ؤنۍتَو تُہۍ تُہِنٛدِس کلِنِکَس پیٚٹھ ٲسۍوا کِلنِکَس پیٚٹھ کَر ٲسِو تُہۍ اچھا اَتھ چھا فیٖس بَرُن کِنہٕ اسہِ چھُ مَطلَب دوٚیمِس چَکرَس پیٚٹھ ہیٚکوو أسۍ یِتھ

چلو ٹھیٖک حَظ چھُ شُکرِیہ